مےٚ چھِنہٕ لایفہِ منٛز اَگرَے بہٕ پوٗرٕ پنٛنہِ زندگی منٛز وٕچھِ یِم یِم رَنِنٛگ ؤرٕک آوٹٕس چھِ مےٚ اوس نہٕ یِمَن منٛز تیوٗتاہ تہِ اِنٹرٛسٹ آسان کیٚنٛہہ مگر ییٚلہِ تہِ زَن کٲنٛسہِ نِش بوزان ٲس کہِ یہِ پَکُن کوٗتاہ اہم چھُ أکِس اِنسانَس صحت منٛد تھاونہٕ خٲطرٕ تہٕ تَمہِ پَتہٕ تہِ اوس نہٕ اَمۍ چیٖزُک احساس گژھان زیادٕ کیٚنٛہہ مگر بَچپَن پٮ۪ٹھٕ تا آز تامَتھ اَگرَے أسۍ وٕچھو بچپَنَس منٛز تہِ ٲسۍ أسۍ کُنہِ ساتہٕ وَنان تھاوان ٲسۍ أسۍ پانہٕ ؤنۍ ریس أسۍ پَکو ہُتہِ پٮ۪ٹھ یور تام دوران ٲسۍ تہٕ بَچپَنَس منٛز ٲسۍ واریاہ زیادٕ فِٹ آسان تہٕ واریاہ زیادٕ صحت منٛد ٲسۍ آسان یہِ ییٚلہِ تہٕ زَن وۄنۍ اِنسان بوٚڑ بوٚڑ چھِ گژھان یا پَرنَس کُن چھِ لَگان أکۍسٕے جایہِ چھِ بیٚہوان تہٕ اِنسانَس چھِ باسان یُہ صحت بِگڈیو ہیوٗ مَگر ییٚلہِ پَتہٕ گَرِکۍ باقٕے چھِ وَنان تُہۍ پٔکِو تُہۍ کٔرِو رَنِنٛگ تہٕ اَمۍ سۭتۍ روٗزِو تُہۍ فِٹ مَگر ییٚلہِ پَتہٕ اِنسان اَزماوان چھُ اِنسان چھُ پَکان دوران چھُ یہِ ؤرٕک آوُٹ چھِ کَران تہٕ اَمۍ سۭتۍ چھُ پَتہٕ اِنسانَس باسان نَہ میٛٲنۍ لایفہِ منٛز تہِ ہیوٚتُن مطلب سُہ اَصٕل کیٚنٛہہ گَژھُن بہٕ ہیوٚتنَس سُہ صحت منٛد ہیوٗ مےٚ مےٚ ہیٚژٕن سۄ لایِف واپَس بیٚیہِ یِنۍ سُہ اٮ۪نَرجَٹِک چھِ اِنسان بَنان اِنسانَس چھِ باسان مےٚ منٛز آے سۄ پوٗرٕ اٮ۪نَرجی طاقت آو مےٚ منٛز یہِ چھِ اِنسانَس کَران فِٹ روزنَس منٛز واریاہ زیادٕ مَدت یُس زَن مےٚ پَنُن تجرُب چھُ صحت منٛد روزنَس منٛز واریاہ زیادٕ مَدت اَگرَے اِنسان دۄہَے دۄہَے دورِ تہٕ یہِ چھِ اِنسان سٕنٛدۍ صحت خٲطرٕ واریاہ زیادٕ ضٔروٗری تہٕ اِنسان سُنٛد یُس یہِ مٮ۪نٹَل ہٮ۪لٕتھ چھِ یہِ تہِ چھُ روزان أمۍ سٕنٛدۍ سۭتۍ فِٹ اَگرَے أسۍ باقٕے ہٮ۪لٕتھ تہِ وٕچھو أمۍ سُنٛد سورٕے کیٚنٛہہ چھِ روزان اَمۍ سۭتۍ فِٹ خاص کَر ذٔہنی طور تہِ چھِ یہِ روزان فِٹ یہِ چھُنہٕ أمِس چھِنہٕ یِم فیٹٕس ویٹٕس کھسان کِہیٖنۍ تہٕ أمۍ سٕنٛز باڈی تہِ چھےٚ روزان أکِس اَصلِس سایزَس منٛز تہٕ یہِ چھِ واریاہ زیادٕ اَمۍ کِنٮ۪ن فٲیدٕ مَنٛد أکِس اِنسانَس صحت منٛد تھاونہٕ خٲطرٕ